ہٮ۪لو السلام علیکُم وعلیکُم سلام ٹھیٖک چھُو حظ اَہن حظ مےٚ حظ ٲس یہِ جَنرل نالیج بُک نِنۍ چھو حظ کۭتِس گژھِ ڈِسکاوُنٛٹ گژھِ نَہ کِہیٖنۍ اَدٕ حظ ٹھیٖک حظ چھُ